مےٚ باسان بہٕ ٲسٕس پَران تَمہِ ساتہٕ ٲٹھمہِ جمٲت یم اَسہِ دوٚپُکھ سکوٗلس منٛز دِتُکھ اکھ اکھ اَسہِ پروجیکٹ دوٚپُکھ تُہۍ أنیو اینشنٹ چیٖز یِم تۄہہِ تہِ یِم تہِ تۄہہِ گرَس منٛز آسوٕ کوینٕز آسنا پرانہِ یا تَتھ چھِ وَنان کٲشِر پٲٹھۍ پُلہور آسہِ ہا یا کانٛگٕر پرٲنۍ یا کیٚنٛہہ تہِ یِم پرٲنۍ چیٖز آسن تِم کٔرِو تُہۍ کَلیکٹ بہٕ ٲسٕس واریاہ لۄکٔٹ بہٕ گٔیس اَکہِ ساتہٕ پَنٕنہِ پۄپھِ ہُنٛد تہٕ تَتہِ ٲسٕس بہٕ اِتھٕے پٲٹھۍ اورٕ یور کران تَتہِ وٕچھ مےٚ اکھ تَتہِ وٕچھ مےٚ تَتہِ اوس اکھ ڈبہٕ تَتہِ دِژ مےٚ تھوڑا پھِرن تہٕ یِتُھے بہٕ تَتھ پھِرن ٲسٕس دِوان تَتہِ درٛایہِ اکھ اکھ پاوُچ درٛاو تَتہِ کوینٕزن ہُنٛد تہٕ یِتُھے مےٚ سُہ کھٔلو تَتھ منٛز ٲسۍ ییتہِ چہِ کٔشیٖر ہِنٛز یِم ییٚتہِ چھِ ٲسۍ مٕتۍ پرٲنۍ پونسہٕ تِمٕے ٲسۍ تَتھ منٛز رُپیٖز نہٕ کیٚنٛہہ تِم ٲسۍ اِن پیسا وَن پیسا ٹو پیسا تھری پیسا تِم ٲسۍ میٲنۍ پۄپھِ تَمہِ ساتہٕ جمع کٔرمٕتۍ تہٕ تہٕ تٔمۍ ٲسۍ تِم تٔتھۍ منٛز جمع کٔرمٕتۍ تٔمِس آسہِ ہن پَتہٕ تِم رٲومٕتۍ یا مہ آسہِ ہن تِم پونسہٕ بنٛد گٔمٕتۍ تہٕ تِمو ٲسۍ تِم تٔتھۍ منٛز بند تھٲے مٕتۍ تہٕ بہٕ گٔیس تَمہِ ساتہٕ واریاہ خۄش مےٚ دوٚپ مےٚ تہِ وٕچھ یِم پرٲنۍ پونسہٕ کِتھ ٲسۍ آسان پَتہٕ اوس مےٚ تِم گرِی تھٲے مٕتۍ یِتُھے پَتہٕ اس سُہ سکوٗل پروجیکٹ اوس تَتھ منٛز دوٚپُکھ تُہۍ کٔرِو سا کوینٕز جمع مےٚ کٔر مےٚ یِم کوینٕز جمع ٲسۍ مےٚ کیاہ واتنٲے مےٚ دِتۍ تِم سکوٗل والٮ۪ن مَگر مےٚ چھُ اکھ چیٖز اَفسوٗس کہِ مےٚ نی نہٕ تِم کوینٕز پَتہٕ واپَس کیٚنٛہہ یہِ چھُ مےٚ واریاہ بوٚڑ اَفسوٗس مےٚ أنۍ نہٕ تِم واپس کیٚنٛہہ تِمن دۄہن گوٚو ییٚتہِ کَتھ تام پٮ۪ٹھ لاک ڈاوُن تَمہِ کہِ وجہہ سۭتۍ پیوو پَتہٕ اَسہِ گرِ بِہُن تہٕ تِم دِژکھ نہٕ اَسہِ پَتہٕ واپس کیٚنٛہہ وۄنۍ چھِ نہٕ تِم مگر میٲنِس اَتھس منٛز کینہہ وۄنۍ چھُ مےٚ واریاہ پھیرن کیازِ کہِ اکھ نِشٲنی ٲسۍ میٲنِس اَتھس منٛز یۄس مےٚ راورٲو تہٕ بیٚیہِ چھَس بہٕ آز کل تھوڑا آرٹ کران کیلی گریفی چھَس کران بیٚیہِ تھوڑا تھوڑا یِہوے چھ مےٚ آرٹس کُن تھوڑا بہت آز آز چھَس بہٕ یِم راکٕس وغیرہ کران جمع اوترے گوٚو میون بوے یور سۄن مارگ شاید تَتہِ أنۍ تٔمۍ اکھ تٔمِس چھِ پاے مےٚ چھِ بیٚنہِ یِم چیٖز خۄش گژھان تٔمۍ اوٚن مےٚ خٲطرٕ اکھ دوپُن مےٚ دوٚپ بہٕ ہاوے ژٕ تَتہِ کِژھ کَنہِ آسہٕ سۄ ٲسۍ وایِٹ کَلر سَفید کَلر سۄ ٲسۍ واریاہ خوٗبصوٗرت تہٕ مےٚ چھِ سۄ أتۍ بیٚیہِ آسہٕ مےٚ تِم کوینٕز وۄنۍ چھنہٕ مےٚ تِم کیٚنٛہہ بیٚیہِ اَگر بہٕ یُتھ کانٛہہ چیٖز چھَس وٕچھان مےٚ چھ واریاہ خۄش گژھان اَگر بہٕ یِم جمع کرٕ تہٕ تِم اَگر مےٚ تِم پونسہٕ آسہٕ ہن تِم آسہٕ ہن مےٚ وٕنکیٚن تِم کرٕ ہن تِم ٲسی واریاہ تِمن اوس وٕنکین واریاہ ویلیو مَگر تِم چھِ نہٕ میٲنِس اَتھس منٛز کیٚنٛہہ اس لیے ییٚتین ییٚتٮ۪ن تہِ چھِ تِم ییٚتین تہِ تِم چھِ تِمن چھُ مَگر ویلیو